ہیٚلو سلامُ علیکُم نلکہٕ وول چھِو حظ ہے مےٚ حظ اوس گرِ نلکس ژلان آب نٮ۪ٖرتھ تتھ ٲس نظر دِنۍ ہے ضروٗری حظ ییٖزیٚو